ہاں مےٚ چھِ واریاہ پَسنٛد لایک یُس اَسہِ لوکَل اَکھ چھِ سُہ گوٚو مُنیٖر سپیٖکٕس یہِ چھُ اَکھ لوکَل یوٗٹیوٗبَر یہِ چھِ کٔشیٖرِ ہِنٛدِس لَۄکٹٮ۪ن لَۄکٹٮ۪ن چیٖزَن تِتھ پٲٹھۍ پیش کَران یِتھ پٲٹھۍ دَرشاوان یِتھ پٲٹھۍ اِنسان چھُ اِنسانَس چھُ پںُن سورُے کینٛہہ یاد پٮ۪وان میون پوٚتھ لایک سون ہِسٹرٛی کیٛاہ اوس پاسٹ کیٛاہ اوس سُہ چھِ سورُے دَرشاوان گژھان بہٕ چھس امہِ بَغٲر تہِ باقٕے لینٛگویجَن منٛز وٕچھان اَکھ گوٚو لایک کینٛہہ اِنٹَرنیشنَل وِلاگٔرٕز چھِ ڈیل چھِ پٕلے ڈیل پٕلیپٕز چھِ یا سِمِتھ چھُ جو جوڈَن چھُ یا باقٕے چھُ فُراہ فیملی چھِ یِم چھِ باقٕے واریاہ یِم چھِ تِتھۍ وِلاگٔز بَنان یِم واریاہ زیادٕ اینٹَرٹینِنٛگ چھُ آسان تہٕ پٔلَس نالیجِبٕل تہِ چھِ آسان